کٲشِر زَبان چھِ مطلب سۄ اکھ زَبان یۄس مطلب کَشمیٖرِ منٛز تَتھ پٮ۪ٹھ چھِ آمٕژ لَبنہٕ یہِ چھُ مطلب سۄ اکھ زَبان یُس اَسہِ مطلب مَدر ٹَنگ چھُ یِوان ماننہٕ کَشمیٖرَس منٛز تہٕ یہِ چھُ واریاہ زیادٕ مطلب پراموٹ چھُ یہِ کران مطلب رِچ کَلچَرَس مطلب کہِ یہِ چھُ رِچ کَلچرَس منٛز کہِ یہِ چھُ آمٕژ اَتھ پٮ۪ٹھ لَبنہٕاَمہِ سۭتۍ چھُ مطلب اکھ پیشن پہچان أکِس کٲشرِس کٲشُر اِنسانَس چھُ یِوان اَمہِ سۭتۍ تہٕ بیٚیہِ چھُ یہِ بیٚیہِ چھُ یہِ اَسہِ کَلچوٗرل ہیرِٹیج نہ کہِ أکِس سِٹیجَس منٛز سٲنِس کشمیٖرَس منٛز یِم سارنی مَگر اَگر أسۍ سٲنِس مطلب سِتیٹٕچ کَتھ کَرو تَتھ منٛز تہِ چھِ یہِ مطلب أسۍ مطلب زیادٕ تر کٔشمیٖری کٲشِر لینگویج زیادٕ تر یوٗز کران